کٲشٕر زبان چھِ یَتھ ماڑٲرٕن دُنیاہَس مَنٛز یہِ مُشکِلات مُشکِلات گَژھان زِ یہِ چھِنہٕ زیادٕ لوٗکَن پاے کیٚنٛہہ تہٕ زیادٕ لٗوکھ چھِنہٕ اَتھ وَنان کیٚنٛہہ صرف چھِ کٔشیٖرِ ہِندی لوٗکھ اَتھ وَنان تہٕ یِم لوٗکھ کٔشیٖرِ مَنٛز چھِ روزان تِمے چھِ اَتھ بولان بیٚیہِ چھَنہٕ کٲشٕر لینگویٚج یا کٲشِر زبان کانہہ نیبرِمٮ۪ن نِش پرٛموٹ کَران کیٚنٛہہ ییٚمہِ سۭتۍ یہِ واریاہ پرٲنۍ لٮ۪نگویٚج چھِ باسان تہٕ چھِنہٕ ہیٚکان یہِ باقٮ۪ن تھی کٔرِتھ کیٚنٛہہ بیٚیہِ چھَنہٕ ییٚتیِکۍ سکوٗل کٲشِر لیٚنگویٚج کٲشٕر زُبان پَننٮ۪ن پَننٮ۪ن شاگِردَن بوزناوان کیٚنٛہہ تہِ چھِ یِم چھِنہٕ تمَن یہِ ہیٚچھناوان کیٚنٛہہ بیٚیہِ چھُ آز کَل لوٗکھ پَننٮ۪ن بَچَن کٲشِر زبانہِ کھۄتہٕ ہندی یا اِنگلِش زبان بولناوان اَوٕمۄکھٕ چھِ کٲشٕر زبانہِ گَژھان واریاہ زیادٕ مُشکِلات